اَگَر حظ سانہِ گَرٕ مَنٛز خۄداہ نہَ خاستہ کانٛہہ کُنہِ وِزِ بیٚمار آسان چھِ تہٕ خُداہ نہَ خاستہ اَگَر کٲنٛسہِ تَف آسان چھُ سٲنِس گَرَس مَنٛز أسۍ حظ چھِن تٔمِس بَتہٕ دِوان کھیٚنہٕ أکِس دۄن دۅہَن کِہیٖنٛۍ تہِ تیٖتِس ٹایمَس ییٖتِس ٹایمَس یہِ أمِس یہِ فِوَرُک یُس یہِ ٹیٚمپریچَر آسان چھُ یہِ ڈاوُن گژھان چھُ تِکیٛازِ فِورَس مَنٛز اَگَر بَتہٕ دِمو دَپان اَسہِ حظ چھُ بوٗزمُت گَرِ یِم بُزَرگ چھِ نہَ حظ آسان تِمے چھِ وَنان دَپان چھِ فِوَر اَگَر کٲنٛسہِ آسہِ کٲنٛسہِ گَرَس مَنٛز أمِس ٲسۍزیٚو نہٕ بَتہٕ دِوان أکِس دۄن دۅہَن کِہیٖنٛۍ تہِ تیٖتِس ٹایمَس ییٖتِس ٹایمَس أمِس تھوڑا فِوَرَس فرق گژھان آسہِ أسۍ تہِ حظ چھِ وۅنۍ گرِ یی کَران اَگَر سٲنِٛس گَرَس مَنٛز خۄداہ نہَ خاستہ کٲنٛسہِ فِوَر آسہِ أسۍ چھِنہٕ تٔمِس أکِس دۄن دۅہَن بَتہٕ دِوان کِہیٖنٛۍ تہِ تِکیٛازِ دَپان اَگَر نہٕ اِنسانَس دۄن ترٛیٚن دۅہَن بَتہٕ دِمو کِہیٖنٛۍ نہٕ امہِ سۭتۍ چھُ جِلدٕے پَتہٕ فِوَر وَسان وۅنۍ اَگَر فِوَرَس مَنٛز اِنسانَن کوٚر سُہ یہِ کوٚرُن نہٕ کِہیٖنٛۍ تہِ پَرہیز امہ سۭتۍ چھِ تَتھ یعنی اَگَر فِوَرَس بَلنَس لَگَن زٕ دۄہ یا ترٛےٚ دۄہ اَگَر نا پَرہیز کوٚر امہِ سۭتۍ چھُ ژور دۄہ پانٛژھ دۄہ لَگان تَوَے چھِنہٕ أسۍ دِوان فِوَرَس مَنٛز بَتہٕ کھیٚنہٕ بیٚمارَس کِہیٖنٛۍ تہِ پَتہٕ یتھُے حظ أسۍ اکھ زٕ دۄہ باسان أمِس گٔے فَرق یہِ ہیٚوتُن ٹھیٖک گژھن تمہِ پَتہٕ چھِ أسۍ أمۍ سٕنٛدِ خٲطرٕ یعنی أمِس چھِ نہٕ أسۍ سُہ سیُن دِوان کِہیٖنٛۍ تہِ یُس اَسہِ باقیَن بٲژَن خٲطرٕ گَرٕ روٚنمُت چھُ آسان أمِس بیٚمار سٕنٛدِ خٲطرٕ أمِس أمِس تَپھ چھُ آسان أمۍ سٕنٛدِ خٲطرٕ چھِ أسۍ اَلَگ یہِ حظ سیُن رَنان یا رَنو أسۍ امس خٲطرٕ کَٹہٕ ماز یعنی کَٹہٕ ماز اَنٕناوَو اَنان چھُ پیٚوان أمِس بیٚمارَس خٲطرٕ اَنُن تہٕ تمہِ پَتہٕ چھِ تَتھ أسۍ سوٗپ بَناوان یعنی اصٕل پٲٹھۍ حظ رَس یعنی چھِس کَران تہٕ مَگَر سُہ سوٗپ یُس أسۍ کَٹہٕ ماز رَنان چھِ اتھ چھِ نہٕ أسۍ مَرژٕوانٛگَن وَرژٕانٛگَن ترٛاوان کِہیٖنٛۍ تہِ یہِ چھِنہٕ أسۍ رَنان یعنی تٔتھۍ چھِ وَنان أسۍ کٲشٕر پٲٹھۍ بیٚمار سیُن بیٚمار سیُن چھِ أسۍ یہِ رَنان دِوان چھِ پَتہٕ أسۍ أمِس بیٚمارَس یا رَنہوس کٹہٕ ماز اتھ بَناوہوس سوٗپ اصٕل کَڈہوس رَس رَسَس یعنی پاکہٕ کَڈہون اصٕل پٲٹھۍ یہِ کَٹہٕ ماز دِمہوس أتھۍ سۭتۍ اَکہِ دۄیہِ دۅہۍ بَتہٕ یا حظ چھِ أسۍ اَگَر نہٕ کَٹہٕ ماز رَنو تیٚلہِ چھِ أسۍ أمِس خٲطرٕ سُہ چَنہٕ اَنان حظ بوٚڈ چَنہٕ تہٕ تَتھ چَنَس چھِ اصٕل پٲٹھۍ حظ سُہ تہِ چھِ کَڈان اصٕل پٲٹھۍ پاکہٕ تہٕ اصٕل رَس تتھ کَڈان یا أڈۍ حظ چھِ أڈۍ چھِ کَڈان اِتھے پٲٹھۍ دِنَس سِٹیٖم زٕ ژور تہٕ کَڈنَس رَس اصٕل پٲٹھۍ پَتہٕ چھِ امس بیٚمارَس دِوان تہٕ مَگَر أڈۍ چھِ کَڈان اتھ چَنَس یِتھُے سِٹیٖم زٕ ترٛےٚ دِمو تہٕ تمہِ پَتہٕ چھِ تِم یہِ چَنہٕ کَڈان دِوان چھِس تھوڑا گٕہہ یعنی تھوڑا چھِ پھُٹراوَن تِکیٛازِ یہِ چھُ نہَ حظ آسان سُہ بوٚڈ چَنہٕ یعنی اَگَر خۄداہ نہَ خاستہَ تیُتھ بیٚمار آسہِ بُزَرگ آسہِ تٔمِس چھُنہٕ بِچٲرِس پَتہٕ اِتھے کٔنۍ یِوان کھیٚنہِ کِہیٖنٛۍ تہِ تَوَے چھِ أڈۍ کَران تِم چھِ یہِ یُس یہِ چَنہٕ چھُ نہَ حظ آسان أمِس بیٚمارَس خٲطرٕ روٚنمُت تِم چھِ اتھ چَنَس گۅڈنیٚتھ سِٹیٖم دِتھ تمہِ پَتہٕ چھُ تھوڑا یہِ پھُٹراوان دَگان ہیُکھ تِکیٛازِ یُس یہِ بیٚمار چھ أمِس یِیہِ اصٕل پٲٹھۍ کھیٚنہٕ تہٕ مَگَر یُس أسۍ یہِ چَنہٕ چھِ نہَ حظ رَنان یہِ تہِ چھِ أسۍ رَنان سُہ سِونٕے تِکیٛازِ أمس چھُ آسان دۄن ترٛیٚن دۅہَن ہُنٛد چھُ یہِ آسان فاقے یہِ بیٚمار تہٕ امہِ کہِ وَجہَ سۭتۍ چھِ دَپان اَگَر أمِس سِونٕے سِونٕے دِمو یہِ چھِ امہِ سِنٛدِس جِسمہٕ خٲطرٕ روزان اصٕل نَتہٕ اَگَر تیز رَنو دَپان امہِ سۭتۍ چھَ نہٕ فَرق گژھان تِژھ کِہیٖنٛۍ یہِ چھُ اسہِ بوٗزمُت بُزَرگَن نِش گَرَس مَنٛز تَوَے اَگَر خُدا نہَ خاستہ سٲنِس گَرَس مَنٛز تہِ کانٛہہ بیٚمار آسان چھُ کٲنٛسہِ تَف آسان چھُ أسۍ چھِنہٕ تٔمِس دِوان عام سیُن کیٚنٛہہ یُس اَسہِ باقیَن فیملی مِمبرَن باقرٮ۪ن باقِین بٲژن خٲطرٕ روٚنمُت چھُ آسان سُہ چھِنہٕ أسۍ امِس دِوان کِہیٖنٛۍ تہِ بلکہِ أسۍ چھِ أمۍ سٕنٛدِ خٲطرٕ اَلَگ سیُن رَنان یا رَنو کَٹہٕ ماز تہٕ تَتھ کَرو رَس اصٕل پٲٹھۍ تہٕ ژھَٹہٕ رَس کَروس تہٕ دِمو سُے أمِس بیٚمارَس یا اَگَر نہٕ کَٹہٕ ماز اَیویلیبٕل گوٚو کِہیٖنٛۍ تہٕ کَٹہٕ ماز بَنیٚو نہٕ کِہیٖنٛۍ تہِ تیٚلہِ چھِ أسۍ امِس بیٚمارَس خٲطرٕ رَنان چَنہٕ سُہ بوٚڈ چَنہٕ پَتہٕ چھُ سُے دِوان